کأشِر زبانہِ پیٚو اِنٹرنیٚٹ تہٕ ٹیٚکنالوجی سۭتۍ واریاہ زیادٕ اثر وُنکیٚس اگر أسۍ وُچھان چھ فیس بُک یا باقٕے سوشل میٖڈیا ایپہٕ چھ یِوان اِستمال کرنہٕ یِمن ییٚمہِ کہ وجہ سۭتی کأشِر زبانہِ منٛز واریاہ زیٛادٕ مِلاوٹ کرنہٕ چھ یِوان انگریٖزی ہِنٛدی اُردوٗ سنسکِرت لفٕظ آیہِ اَتھ سۭتۍ ترٛاونہٕ ییٚمہِ سۭتۍ سانہِ اَتھ کأشِر زبانہِ واریاہ اثر پیٚو وُنکیٚس اگر أسۍ وُچھان چھ واریاہ زیادٕ کم لُکھ چھ صاف شیٚود کأشُر کران یِمن منٛز زیٛادٕ سأنۍ بٕزرگ چھ یِوان یا کیٚنٛہہ گامٕکۍ علاقہٕ چھ یِوان اگر أسۍ وُچھو خاص کر سأنۍ نوجوان طبقہٕ چُھ یِم زن کہ خاص کٔرِتھ اَتھ اِنٹرنیٚٹ تہٕ ٹیکنالوجی سۭتۍ ٹیکنالوجی اِستعمال کران چھ تِمہٕ چھِنہٕ تِم تِم چھ زیٛادے پہم امہِ انگریزی انگریٖزی تہٕ اُردوٗ لفٕظ اِستعمال کران انگریٖزی لفٕظ آیہِ خاص کر اَتھ کأشرِ زبانہِ منٛز استعمال کرنہٕ ییٚمہِ سۭتۍ سانہِ مادری زبانہِ واریاہ زیادٕ اثر پیٚو تہٕ تہٕ خاص کر أمیُک مٹھاس گوٚو امیُک مٹھاس یُس زن اوس سُہ گوٚو سُہ گوٚو وارٕ وارٕ ختم اَز اگر أسۍ وُچھان چھ یِم خاص کر شہرن منٛز اگر أسۍ وُچھان چھ یِم سأنۍ نوجوان لٔڑکی تہٕ لٔڑکہٕ ییٚلہِ تِم پنٔنۍ مادری زبان یعنی کہ کأشِر زبانہِ منٛز کتھ چھ کران تِم چھ واریاہ شرم محسوٗس کران تہٕ پننِس پانس کم پایہِ سمجان اگر أسۍ اَز وُچھان چھ لۄکٹے پٮ۪ٹھے چھ شُرٮ۪ن یِوان یی دپنہٕ زِ تُہۍ کٔریوٗ سا اُردوٗ یا اردوٗ یا انگریٖزی پأٹھۍ چھ تِمن گرِکۍ تہِ کتھ کران اور تِم چھ تِمن تِمے ویٖڈیو تِمے ویٖڈیو ہاوان یِمن منٛز زن کہ کأشُر یِمن منٛز زن کہ اُردوٗ انگریٖزی چُھ اِستعمال یِوان کرنہٕ اور تِم چھ تٔمِکۍ عأدی بنان ییٚمہِ کہ وجہ سۭتۍ تِم چھنہٕ ہیٚکان پِوَر کأشُر کٔرِتھ اور تِم چھ تِم چھ صِرف آسان پتہٕ اُردوٗ تہٕ اِنگلِش کران اگرے أسۍ وُچھو پٔتمٮ۪ن خاص کر دہن بَہن ؤرۍ ین منٛز یمہِ سۭتۍ ز یَنہٕ پٮ۪ٹھہٕ زنہٕ ییٚتہِ کٔشیٖرِ منٛز موبایِل فوٗن گٔے عام تَنہٕ پٮ۪ٹھ پیٚو سانٮ۪ن نوجوانن سانٮ۪ن نوجوانن حتٰی کہ بُزرگن تام تہِ اثر اَتھ کأشر زبانہِ منٛز آیہِ واریاہ مِلاوٹ أمہِ سوشل میڈیا سۭتۍ زیٛادٕ تراونہٕ